اسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک تہٕ اَہَن حظ ٹھیٖک ڈاکٹر صٲب مےٚ کوٚرِوٕ تۅہہِ اَمہِ باپَتھ فون زِ مےٚ چھِ اوترٕ پٮ۪ٹھ باسان کَلَس صحیح بار ہیوٗ بیٚیہِ چھِ مےٚ خَبَر کیٛاہ گژھان بہٕ گٔیَس واریاہَن جایَن تہٕ البتہ مےٚ چھَنہٕ فرق گژھان کِہیٖنٛۍ تہِ مےٚ چھُ ناو سعیدہ عِشرَت أسۍ چھِ روزان مِرگَنٛڈِ اَہَن حظ خاص چھُنہٕ مٲل آسان مگر کِہیٖنٛۍ نہٕ زیادٕ تَر چھُنہٕ مےٚ کھٮ۪نہٕ یِوان کیٚنٛہہ تہٕ اَلبتہ کھٮ۪وان چھَس بہٕ اَہن حظ اَہَن حظ ٹھیٖک چھُ آرام چھُنہٕ مےٚ خاص یِوان کِہیٖنٛۍ نہٕ نہَ نہَ تَمہِ مٔزیٖد چھُ مےٚ یِہَے باسان اگر بہٕ ٲتی چھَس آسان مطلب ٹھیٖک أتی چھِ مےٚ گژھان کَلَس خبر کیٛاہ چھُ مےٚ مٔنٛزی گژھان نہَ اَہَن حظ آ اَمہِ برٛونٛہہ کوٚر مےٚ واریاہ مگر مےٚ بوٗز تُہُنٛد ناو چھُ واریاہ اَصٕل ڈاکٹر چھُو تۄہہِ اِسی لیے کَرے اَسہِ تۄہے سۭتۍ رٲبطہٕ نہَ حظ نہَ نہَ حظ بِلکُل تہِ نہٕ کِہیٖنٛۍ نہٕ اَہَن حظ ٹھیٖک چھُ

اَہَن حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ اَہَن حظ ٹھیٖک حظ چھُ اَہَن حظ ٹھیٖک چھُ سُہ حظ چھُ ٹھیٖک البتہ یُس مےٚ کَلٕچ پرٛابلِم چھَنا یَنہٕ پٮ۪ٹھ مےٚ یِتھٕ پٲٹھۍ گوٚو مےٚ چھِ گژھان واریاہ پرٛابلِم امہِ سۭتۍ بہٕ چھَس نہٕ ہٮ۪کان پَتہٕ کھٮ۪تھ تہِ کِہیٖنٛۍ چلو حظ ڈاکٹر صٲب تُہُنٛد چھُ شُکریہ اَدٕ حظ چلو اسلامُ علیکُم سَلام علیکُم